لُکھ یِم زَن گامَن اَندَر روزان چھِ تِم چھِ مُختٔلِف گیمہٕ گِنٛدان یَتھ منٛز کِرکَٹ چھُ یَتھ منٛز زن بیڈمِنٹن چھُ یَتھ منٛز زن کَبڈی چھُ فُٹ بال چھُ ساروی کھۄتہٕ زیادٕ چھِ گامَن منٛز آز کِرکَٹ یِوان گِنٛدنہٕ یِم زَن یہِ کومنِٹیٖز چھِ تِم تہِ چھِ کِرکَٹٕے پَسنٛد کَران گامَن منٛز یہِ کِرکَٹ گِنٛدُن یا کَبڈی گِنٛدُن یا فُٹ بال گِنٛدُن یَتھ چھُ لُکھ واریاہ زیادٕ اہمیت دِوان